یِم رایٹِنٛگ ؤرک شاپٕز یا یِم کوٚمنیٖٹیز چھِ یِوان بناونہٕ اَمہِ سۭتۍ چھُ ماحولس پٮ۪ٹھ یا سماجس پٮ۪ٹھ سوسایٹی پٮ۪ٹھ اکھ اصٕل اثر پٮ۪وان یِتھ پٲٹھۍ زِ اَمہِ سۭتۍ چھِ ماحولِکۍ یِم یا سوسیاٹی منٛز یِم بچہِ چھِ آسان یا یِم اتھ منٛز چھِ آسان یِمن اِنٛٹرسٹ چھُ آسان لٮ۪کھنُک تِم چھِ ہٮ۪کن اتھ منٛز حِصہٕ نِتھ تہٕ پنُن یُس تِمن آسان چھِ پنٕنۍ خیالات تِم ہٮ۪کن نہٕ ظٲہر کٔرِتھ اَمہِ سۭتۍ چھُ أکِس اِنسانس منٛز علِم بڑان تہٕ الفاظن ہُنٛد ذخیرٕ اکھ بَنان ییٚمہِ سۭتۍ سُہ پنُن ییٚمہِ سۭتۍ تہٕ بیٚیہِ چھُ تَمہِ سۭتۍ اَمہِ اَمہِ سۭتۍ تَمہِ سُنٛد دٮ۪ماغ تہِ بڑن تَمہِ سُنٛد سونٛچنٕچ صلاحیت چھِ بَڑان وغیرہ وغیرہ سُہ چھُ ہٮ۪کان پن پانہٕ سوٗنٛچِتھ اکھ الگ انٛدازس منٛز ہٮ۪کان سوٗنٛچِتھ یُتھٕے سُہ لٮ۪کھہِ کیٛازِ کہِ اکھ اِںسان ییٚلہِ کُنہِ أکِس مخصوٗص کامہِ پٮ۪ٹھ زیادٕ غور کَرِ یا تَتھ پٮ۪ٹھ کَرِ زیادٕ کٲم سُہ کَرِ تَتھ منٛز کامیٲبی حٲصِل یِتھَے پٲٹھۍ ییٚلہِ سُہ اکھ اِنسان یِمن رٕ ؤرٕک شاپن پٮ۪ٹھ رایٹِنٛگ ؤرک شاپٕز تِمن پٮ۪ٹھ تَتہِ لٮ۪کھِ یا تِمن پا یِمن حِصہٕ نی یِمن اَمِکۍ کمپِٹِشن چھِ گَژھان اَتھ منٛز تٔمۍ سُنٛد دٮ۪ماغ تہِ بَڑِ بیٚیہِ چھِ تٔمِس فٲیدٕ یِوان تٔمِس چھُ علِمس منٛز ہُرٮ۪ر گَژھان اَمہِ سۭتۍ چھِ یُس اکھ رایٹر چھُ آسان تٔمِس چھِ اَمہِ سۭتۍ وارِیاہ زیادٕ فٲیدٕ مِلان کیٛازکہِ یُس اکھ رایٹر چھُ آسان یُس لٮ۪کھان چھُ آسان کیٚنٛہہ سُہ ییٚلہِ زیادٕ زیادٕ لٮ۪کھِ تٔمِس بَہ منٛز بَڑِ زیادٕ زیادٕ علم تَمہِ سۭتۍ ہیٚکہِ سُہ پنُن یُس تٔمِس فن چھُ آسان پنُن یُس ٹٮ۪لنٛٹ چھُ آسان سُہ ہیٚکہِ سُہ ظٲہر کٔرِتھ یِتھ پٲٹھۍ چھُ اَمہِ سۭتۍ فٲیدٕ مِلان تہٕ بیٚیہِ یِم سوسایٹی منٛز بچہِ چھِ آسان یِمن تہِ چھُ اَمہِ سۭتۍ فٲیدٕ مِلان اکھ رٕژ تربیت مِلان اگر مےٚ آسہِ کٲنٛسہِ اٮ۪ڈوایِس دِنۍ اتھ یا صلح دِنۍ کٲنٛسہِ اتھ بارس منٛز بہٕ دِم تٔمِس یِہوٚے صلح کہِ سُہ تہِ کَرِ یِم ؤرک شاپٕز رایٹِنٛگ ؤرک شاپٕز یا کۄمنِٹیٖز سُہ کَرِ جایِن کیٛازِکہِ تَہ تاکہِ تٔمۍ سُنٛد علم علِمس منٛز تہِ گَژھِ ہُرٮ۪ر تہٕ سُہ تہِ تٔمۍ سُنٛد دٮ۪ماغ تہِ بَڑِ